ہیلو ہیلو اَلسلام علیکُم تُہۍ چھِو حظ ڈاکٹر رِضوان آ تُہُنٛد کِلِنک کَتہِ حظ چھُ اَہن حظ مےٚ ہہ مےٚ حظ اوس تھوڑا زنٛگَن تکلیف حظ مےٚ بہٕ گٔیاس واریاہن ڈاکٹَرَن نِش حظ وۄنۍ دوٚپ دوستَن أکۍ تۄہہِ مُتعلِق دوٚپُکھ یہِ چھُ واریاہ اَصٕل مےٚ چھِ یِہٕے مےٚ چھِ یِہٕے بٮ۪قَرٲری ہِش باسان آ آ اَہن حظ ٹھیٖک حظ اَہن حظ ٹھیٖک ٹھیٖک ٹھیٖک نہ تۄہہِ چھُوا بیٛاکھ کیٛاہ چھُ یِتھُے بہٕ کِرکَٹ چھُس نہ گِندان مےٚ اَگر اوٚڑُے گَنٹہٕ چھُ گژھان مےٚ چھُ کران کَلَس دود

اہن حظ ٹھیٖک حظ

ٹھیٖک ٹھیٖک اَہن حظ ٹھیٖک حظ ٹھیٖک ٹھیٖک دَپ مےٚ چھُ مےٚ چھُ گۄڈٕ کِلنِک یُن نہ حظ تۄہہِ کَتہِ حظ چھِو تۄہہِ کَتہِ حظ چھِو کِلنِک ٹھیٖک کِلنِک کَتہِ حظ چھُ اَہن حظ ٹھیٖک نیٚنٛدٕر تہِ نہ حظ چھَنہٕ سیوٚد یِوان ٹھیٖک نیٚنٛدٕر تہِ نہ حظ چھَنہٕ سیوٚد یِوان نیٚنٛدٕر تہِ نہ حظ چھَنہٕ سیوٚد یِوان کیٚنہہ اَہن حظ اَہن حظ تُلِو حظ اَلسلام علیکُم تُل